ژٕ وَن سا مےٚ پنٕنہِ فیملی مُتعلِق مےٚ چھِ ناو رافیا فیاض تہٕ أسۍ چھِ گَرَس منٛز پانٛژھ بٲژ مےٚ چھُ مول موج تہٕ بیٚنہِ زٕ تہٕ بیٚیہِ چھَس بہٕ پانہٕ یُس مےٚ مول چھُ تٔمۍ چھُ ناو فیاض احمد ڈار تہٕ سُہ چھُ وٕنکیٚس پانٛژوَنٛزاہ وُہُر تہٕ سُہ چھُ گورمینٹ ایٚمپلاے کران اِرِگیشنس منٛز کٲم تہٕ یتھ پتہٕ تٔمۍ مےٚ موج چھِ تٔمِس چھِ ناو جَوہرا بانوٗ سۄ چھِ لگ بگ پنٛژاہ ؤرِش تہٕ سۄ چھِ گرِ سۄ چھےٚ ہاوُس وایف تَمہِ پَتہٕ چھس بہٕ تِمن گۄڈٕنِچ کوٗر تہٕ مےٚ چھُ ناو رافیا فیاض تہٕ بہٕ چھَس کَرَان مےٚ چھِ کٔرمٕژ جَنرَل نٔرسِنٛگ تہٕ مےٚ گٔے سۄ مطلب ریٖسنٛٹلی کَمپٕلیٖٹ تہٕ تَمہِ پتہٕ چھِ مےٚ بیاکھ بیٚنہِ تٔمِس چھُ ناو اوشیٖن فیاض تہٕ سۄ چھِ کران گریجویشن تہٕ تمہِ پتہٕ چھِ مےٚ بیاکھ بیٚنہِ تٔمِس چھُ ناو اِفلہ فیار سۄ چھِ ٹُویلتھس پران تہٕ تٔمِس چھِ سۄ چھِ اَرداہ ؤرِش تہٕ مےٚ أسۍ چھِ اَصٕل پٲٹھۍ پانہٕ ؤنۍ کاپریشن أکِس کران سپوٹ تہٕ اَصٕل خۄش تہٕ خۄشحال روزان پانہٕ ؤنۍ